اَگَر أسۍ کٔشیٖرِِ ہُنٛد مین یِم لوٗکھ چھِ اَگَر أسۍ یِہُنٛد مین آکیوپیشَن وُچھو خاص کَر اَگَر أسۍ شُپین کیٚن لوٗکَن ہُنٛد مین آکیوپیشَن وُچھو تِہُنٛد آکیوپیشَن چھُ ہُتھ زیادٕ تَر چھِ تِم وابَستہٕ ہارٹی کَلچَرَس سٍتۍ بِزنِس گورمِنٹ اینٛڈ پِرٛایویٹ جابَس چھِنہٕ ییٚتہِ زیادٕ تَر دٔستِیاب کیٚنٛہہ ییٚتہِ یُس مین آکیوپیشَن چھُ سُہ چھُ لوٗکَن ہُنٛد زیادٕ تَر یِمےَ ہارٹی کَلچَر ییٚتہِ چھِ لوٗکھ لَگ بَگ ؤرۍیکِس ؤرۍیَس محنت کَران پَنُن یُس یہِ یِمن یِم ایپُل گارڈنٕز چھِ ژوٗنٛٹھۍ باغ چھِ تِم چھِ یِمنٕے اَصٕل پٲٹھۍ واتان ؤرِۍیَس منٛز کھاد تَرٛاوان اَکہِ دۅیہِ لَٹہِ یا دوا چھِ پیٚوان ییٚتہِ کَرٕنۍ پیٚسٹ سایڈس بیٚترِ چھِ ییٚتہِ پیٚوان دوا یِمَن کُلیَن کَرٕنۍ اور اَمہِ سٍتۍ یُس ہَسا اَمیُک پَتہٕ میٚوٕ وِیٚوٕ چھُ آسان سُہ چھُ آسان واریاہ زَبَردَس واریاہ رَنٛگہٕ دار چھُ سُہ آسان ییٚمہِ سٍتۍ یہٕنٛز اِکانمی سۅ چھِ بڈن یا یِم چھِ پَنٕنۍ لایِف اَتھ آسٲنی سان ہیٚکان گُزارِتھ یِمَن چھِنہٕ یا بِزنَسٕچ یا گورمَِنٛٹ یا پِرٛیویٹ جابَن ہٕنٛز ضروٗرَت پیٚوان کیٚنٛہہ یِم چھِ ہیٚکَن پَنٕنۍ زِنٛدٕگی اَصٕل پٲٹھۍ بَسَر کٔرِتھ صِرف چھُ یِمَن مین آکیوپیشَن چھُ سُہ چھُ یِہَے ہارٹی کَلچَر